السلام علیکُم بہٕ حظ چھُس پٕلَمبَر تہٕ تۄہہِ اوسُو ووٚنمُت اَسہِ چھِ کیٛاہ تام نَلکہٕ شیرٕنۍ اۭں وۄنۍ کَر چھِ یُن اۭں اچھا اۭں اۭں اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک چھِ بہٕ واتہٕ صُبحٲے اِنشاء اللہ اَدٕ کیٛاہ اَدٕ